اَسَلامُ علیکُم وَرحمتُہ اللہ وَبَرَکاتُہُ یِم مےٚ چیٖز خۄش چھِ لَگان پَنٛنہِ ضِلٕکۍ تَتھ منٛز چھِ اَنگِنَت چیٖز گۄڈنٮ۪تھ دَپہٕ بہٕ یِتھ کٲٹھۍ کہ میٛٲنِس ضِلَس چھُ ناو کۄلگوم یِم مےٚ چیٖز خۄش چھِ لَگان پَنٛنہِ ضِلٕکۍ تِم منٛز چھِ واریاہ چیٖز گۄڈنیُٚک چھُ ییٚتہِ اوٚنٛد پوٚک صاف ییٚتہِ چھِ اَصٕل سَڑکہٕ ییٚتہِ چھِ بٔڈۍ بٔڈۍ باغات لُکَن یَتھ ییٚتہِ واریاہ ژوٗنٛٹھۍ چھِ وَسان ییٚمہِ سۭتۍ چھِ روزگار ملَان لُکَن ییٚتہِ ہُمو ژوٗنٛٹٮ۪و سۭتۍ دوٚیِم چیٖز حظ گوٚو ییٚتہِ چھُ واریاہ تِم جایہِ یور سِیاح کار چھِ یِوان ییٚتہِ چھِ تِم تِم جایہِ خوٗبصوٗرت یِم نہٕ میٛٲنسٕے ضِلَس منٛز یوت مشہوٗر چھُ بَلکہ ہِندُستانکِس ہر کُنہِ کوس کوٗنَس منٛز گۄڈنیُٚک چیٖز یُس مشہوٗر چھُ ییٚتہِ سُہ گوٚو أہَربَل واٹَرفال یور واریاہ لُکھ چھِ یِوان چَکر کہ کَرنہِ تہٕ اَتھ وٕچھنہِ اَتھ وٕچھنہِ چھِ یِوان ہِندُستانکِس ہر کُنہ کوٗنَس پٮ۪ٹھ دوٚیِم چھُ یُس چھُ مےٚ مشہوٗر ییٚتہِ باسان سُہ گوٚو کَوثَر ناگ یُس ناگ اَکھ چھُ تہٕ یور ٹیوٗرِسٹ دِ فارِن لُکھ تہِ چھِ واتَان ییٚتہِ چھُ بیٛاکھ ترٛیِم چیٖز سُہ گوٚو چھِرَن بَل یور واریاہ سِیاح چھِ واتان سۄ چھِ اَصٕل جاے ییٚتہِ ہر کُنہِ ہر کُنہِ أنٛدۍ پٔکۍ چھِ سبزا سبٕز یُس میون ضِلہٕ چھُ ییٚتہِ چھُ واریاہ تِم کِرکَٹ تہِ گِنٛدان بٔڈۍ بٔڈۍ مشہوٗر پٕلیر تہِ درٲمٕتۍ تِمو منٛز چھُ گۄڈنِکُے راسِک سَلام یِمو آیی پی اٮ۪ل تہِ چھُ گِنٛدمُت